وعلیکُم سلام اسلام علیکُم اَہَن حظ ٹھیٖک تُہۍ چھُوا ٹھیٖک اَہن حظ اَہن حظ اَہن حظ اَہن حظ اَہن حظ

کیٚنٛہہ اَہن حظ اَہن حظ نہٕ حظ نہٕ یہِ نَے گژھِی نہٕ حظ نہٕ یہِ نےَ گژھِی مےٚ گژھِ ظُلم بہٕ بہٕ نےَ ہیٚکہٕ ترٛٲیتھٕے یہِ نہَ نہَ بہٕ ہیٚکہٕ نہٕ ترٛٲیِتھٕے نہَ وجہ چھُنہٕ کِہیٖنٛۍ البتہٕ بہٕ ترٛاوٕ نہٕ کیٚنٛہہ اَہن حظ اَدٕ نہَ حظ نہَ حظ اَسہِ چھُنہٕ دِنُے نہَ حظ اَسہِ چھُنہٕ دِنُے أسۍ دِموٕے نہٕ دیوار نہَ نہَ نہَ اَدٕ أسی چھِنہٕ مانَن قوٚنوٗن ووٚنوٗن نہَ نہَ نہَ اَدٕ ؤلِوٗ تیٚلہِ کرن مٔڈدیٛادمٕے اَتھ فٲصلہٕ نہَ حظ نہَ تِمن چھُ آسان تِمن چھُ آسان پَے سارِیکُے تہٕ تِمے کرَن فٲصلہٕ